آ اَسہِ چھِ نیبرس مَنٛز واریاہ لُکھ واریاہ چھِ مےٚ فرنٛڈ تہِ تِمَن نیبرَن ہُنٛد ناو وَنہٕ بہٕ گۄڈنیٚتھٕے چھ غلام محمد وانی بیاکھ چھُ عبدُالقیوم بَٹ یا بیاکھ چھُ عبدُارشید بَٹ یا بیاکھ چھُ محراجُ دین خان یا بیاکھ چھُ نِثارُ دین وانی یا تِمَن چھِ زٕ کاسٹ وانی یی وونۍ چھِ تمِس وَنان نِثارُ دین